اَسَلام علیکُم وَرحمتُہ اللہ اَہَن حظ گانٛدل بل پٮ۪ٹھ حظ اَہَن حظ بِلکُل بِلکُل اَہَن حظ بِلکُل چھُ حظ چھُ حظ

اَچھا اَچھا اَدٕ بَنہِ بَنہِ یہِ کہِ یہ کَر یہِ کَر کَمہِ دۄہ خٲطرٕ کَمہِ دۄہ خٲطرٕ چھُ تہٕ بیٚیہِ کٔژن دۄہن خٲطرٕ چھُ اَچھا یہِ تِمن چھُ دَہن دۄہن روزُن أتی تِمن خٲطرٕ چھا مطلب گاڑِ واڑِ اورٕ یور گَژھنہٕ خٲطرٕ مطلب دِنہِ اَسہِ مطلب یِم مطلب سۄنہٕ مرٕگ گُلمرگ مانٛسبل گَژھنہٕ خٲطرٕ چھا گاڑِ واڑِ تہِ اَسی پرٛووایڈ کَرٕنۍ کَنہٕ کھٮ۪نہٕ چٮ۪نہٕ وٮٮ۪نہٕ چٮ۪ن ییٚتہِ روزنہٕ خٲطرُک اَچھا

أسۍ چھِ مطلب ڈِفرنٛٹ یِم چھِ ڈِفرنٛٹ قٕسمٕکۍ رٮ۪نٛٹ آسان یِم چھا مطلب مرٕد تہٕ زَنان تہِ تہٕ مطلب کِنہٕ یِم چھِ مردٕے یٲتۍ اَدٕ یِم ہٮ۪کن مطلب تیٚلہِ زٕ زٕ نفر أکِس کمرس منٛز بِہِتھ اَدٕ گوٚو یِمن چھُ مِثالن آ نہَ نہَ یہِ چھُ مطلب اَسہِ چھُ مطلب یہِ یہِ چھُ مطلب تھرٛی سِٹار ہوٹل یَتھ منٛز چھِ بَنَن یہِ چھِ بہتریٖن اَِنتظامات آسان چھِ یتھ منٛز ییٚتہِ ییٚتہِ چھِ مطلب باضٲبطہٕ پٲٹھۍ بٮ۪ڈٕہَن وٮ۪ڈٕہَن اَٹیچ باتھ روٗم واتھ روٗم ہن فِٹ تہٕ بَڈٕ بہتریٖن اِنتظام چھُ کھٮ۪ن چٮ۪نُک وٮ۪نچنُک تہِ چھُ بَڈٕ بہتریٖن اِنتظام یہِ چھُ مطلب یِمن پٮ۪ٹھ ڈپٮ۪نٛڈ یِم کَمہِ قٕسمُک کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن آسان کھٮ۪وان سُہ تہِ بَنہِ مطلب باضٲبطہٕ آرڈرس پٮ۪ٹھ اَسہِ چھِ بہتریٖن وازٕ مطلب سِریٖنگر وازٕ پورٕکۍ وازٕ چھِ اَسہِ ٹنگمرٕگہِ ہٕنٛدۍ وازٕ چھِ اَسہِ تہٕ ییٚتہِ چھِ بہتریٖن اِنتظام آسان کھٮ۪ن چٮ۪نُک وٮ۪ن چَنُک چھُ بہتریٖن اِنتظام تہٕ یہِ چھُ مطلب اَتھ چھُ کھٮ۪ن چٮ۪نَس کھسان الگ مگر مطلب ریٹ کھسان کھٮ۪ن چَٮ۪نس الگ تہٕ روزنُک چھُ الگ تہٕ یِم کا یِم کَتِکۍ وُچھ حظ یِم یِم کَتہِ یِم کَتِکۍ چھِ وۅلہٕ لگے ٹھہر کتِکۍ روزن وٲلۍ کَتِکۍ چھِو نان ویج تہٕ ویج تہِ کھٮ۪وان یہِ چھُ مطلب اگر أسۍ آ أسۍ چھِ ہٮ۪وان روٗم رینٛٹ چھِ أسۍ ہٮ۪وان ترٛےٚ ساس رۄپیہِ ترٛےٚ ساس رۄپیہِ چھِ أسۍ ہٮ۪وان ژۆوُہن گنٛٹن ژوٚ آ روٗم رینٹ چھِ أسۍ ہٮ۪وان مطلب ترٛےٚ ساس رۄپیہِ چھِ أسۍ ہٮ۪وان ژۅن مظلب ژوٚوُہن گنٹن یعنی کہِ اَکھ دۄہ تہٕ اَکھ راتھ ژوٚوُہ گنٹہٕ چھِ أسۍ ترٚےٚ ساس رۄپیہِ أکِس کمرس تہٕ یِمن چھِ پانٛژ کمرٕ رَٹٕنۍ تہٕ یِمن کھسن تَمہِ مُطابق کھسن یِمن کھسن پنٛداہ ساس رۄپیہِ ژوٚوُہن گنٹن تہٕ باقٕے گوٚو کھٮ۪ن چٮ۪ن چھُ مطلب وُچھن اَسہِ یِم کِتھٕ پٲٹھۍ کھٮ۪ن اَسہِ أسۍ دِوان چھِ لنٛچ بیٚیہِ چھِ دِوان أسۍ چایہِ زٕ تہٕ بیٚیہِ ڈِنر

کھٮ۪ن چٮ۪ن دِمو أسۍ یِمن بہتریٖن پٲٹھۍ تِمن آسن وازٕوان چہِ ویرایٹی آسن أسۍ چھِ مطلب أسۍ چھِ دِوان وازٕوان یہِ تِم کھٮ۪ن تہٕ مطلب أسۍ تھَوان چھِ بہتر سِسٹم کیٛازِ کہِ کھٮ۪ن چٮ۪نسٕے منٛز گژھَن تِمن پٔر ڈیٚے أکِس نفرس وازٕوان ویراٹیٖز آسان سٲرِی یہِ تِمن خۄش گَژھِ أسۍ دِمو یِمن گژھِ پرٕٛژھُن بہتریٖن واش روٗم آسن بہتریٖن یہِ آسہِ ہر کانٛہہ فیسلٹی یِمن گژھَن ترٛےٚ ساس رۄپیہِ گَژھن روم رینٹ ژوٚوُہن گنٛٹن دۄن نَفرن بیٚیہِ گَژھِ باہ شتھ رۄپیہِ أکِس نفرس کھٮ۪ن چَٮ۪نَس برابر صُبحٕے پٮ۪ٹھ شام تام یہِ تِمن خۄش گَژھِ وازٕوان ویراٹیٖز آسن اَسہِ چھُ سویمِنٛگ پوٗل تہِ باضٲبطہٕ پٲٹھٮ۪ن پارٕک وارٕک تہِ بیٚیہِ بہتریٖن پٲٹھۍ پارٕک وارٕک تہِ چھِ ایٚولیبُل سُہ یِیہِ سورُے أتھۍ منٛزٕے سویمِنٛگ پوٗل وُیمِنٛگ پوٗل ہٮ۪کن اِستعمال کٔرِتھ سورُے کیٚنٛہہ ہٮ۪کن یِم مطلب یہِ کٔرِتھ کیٛاہ چھِ وَنان یہِ اِستِٮعمال ہٮ۪کن تِم سُہ کٔرِتھ صِرف چھِ اگر مطلب یِم کُنہِ جایہِ نیرن نٮ۪بر گاڑٮ۪ن واڑٮ۪ن منٛز تہٕ تَتھ چھُ الگ کَرُن تَتھ چھُ الگ پیمٮ۪نٛٹ کَرٕنۍ باقٕے چھِ ترٛےٚ ساس رۄپیہِ بَرٕنۍ کَمرس تہٕ باہ شیتھ رۄپیہِ پٔر ہیڈ باہ شیتھ گاڑِ ہُنٛد اِنتظام چھُ گاڑِ چھِ بَنَن دۄہ پٲٹھی گاڑِ چھِ کھٮ۪وابن گاڑِ دۅہَس مطلب بیٚیہِ تہِ کیٚنٛہہ تِم گژھَن توٚت ترٛےٚ ساس رۅپیہِ گاڑِ دۅہَس کِراے تیٖل

چلو ٹھیٖک چھُ پَرواے چھُنہٕ أسۍ کَرو تُہُنٛد یُس کمیشن ومیشن آسہِ سُہ دِمو پتہٕ مطلب ژےٚ گٔیی پنٛداہ پٔرسنٛٹ میلہِ تُہۍ